اَسہِ چھُ یُس یِنہِ واجٮ۪ن چھِ آتھوار چھِ یُس یِنہِ واجٮ۪ن آتھوار چھِ تمہِ دۄہ چھُ اَسہِ اکھ مےٚ تہٕ بیٚیہِ میانہِ فرنٛڈو اَکھ پِکنِک پلان کوٚرمُت تہٕ بہٕ چھَس یژھان کہِ بہٕ کِرٕ ہا اکھ گٲڑ فِلحال بُک یُس اسہِ مَطلَب یَتھ گاڑِ مَنٛز أسۍ پَنٕنۍ میٲنۍ فرنٛڈ تہِ بیٚیہِ بہٕ گَژھو ٹیورَس پِکنِک کَرو تہٕ بہٕ چھَس یژھان کہِ تُہۍ ؤنِو مےٚ مَطلَب تِژھ کانٛہہ کار مَطلَب یُس اَسہِ مَطلَب أسۍ چھِ ٹوٹَل کٔژ نَفَر أسۍ چھِ ٹوٹَل پانٛژھ نَفَر چھِ أسۍ ٹوٹَل مطلب بہٕ پانہٕ ہیٚتھ چھِ أسۍ پانٛژھ نَفَر تہٕ مےٚ دِیو تُہۍ مَطلَب کانٛہہ یِژھ کار یَتھ مَطلَب اصل مَطلَب فَنٛکشَن آسہِ بیٚیہِ یَتھ مَنٛز اصل فیسَلٹی تہِ آسَن بیٚیہِ یتھ منٛز أسۍ آرام سۭتۍ ہیٚکو أسۍ یورٕ وٲتِتھ تہِ تہٕ تور یِتھ تہٕ واپَس تہٕ مےٚ چھِ تٕژھ اکھ کار ضرورت تہٕ ریٚنٹَس پٮ۪ٹھ فِلحال تُہۍ ؤنِو مےٚ مَطلَب تۄہہِ کوٗتاہ ریٚنٛٹ چھُ اَسہِ دِیُن تہٕ اَسہِ چھُ گَژھُن ہَفتَس أکِس ہَفتَس چھُ اَسہِ گَژھُن پلان کوٚرمُت چھُ اَسہِ اکھ ہَفتہٕ ٹیوٗر تہٕ مےٚ چھِ أکِس ہَفتَس اکھ گٲڑ ریٚنٛٹَس ضرورت مَطلَب تمچ کَنڑِشَنز گَژھَن آس نہِ واریاہ زیادٕ اصٕل مَطلَب کیازکہِ اَسہِ گَژھ نہٕ کٕہٕنۍ تہِ مَطلَب مُشکِلات باسُن وَتہِ وَتہِ کِہیٖنۍ تہِ کیازکہِ اگر أسۍ کُنہِ جایہِ چھِ نیران پَتہٕ چھِ آسان واریاہ زیادٕ حِساب کِتاب مَطلَب اِنسانَس گَژھِ نہٕ پیٚنۍ کُن مَطلَب کُنہ چیٖزٕچ تَکلیٖف کِہینۍ تہِ کیازکہِ سَفرَس مَنٛز ہیٚکہِ نہِ کانٛہہ چیٖز مۄیَثَر ٲسِتھ کِہینۍ تہٕ اِسلیے چھس بہٕ دَپان گۄڈٕنیٚتھٕے کہِ اَسہِ گَژھِ اکھ اصل گٲڑ مِلٕنۍ یَتھ اصل پٲٹھۍ فَنٛگشَنٕنٛگ آسہِ یُس اصل پٲٹھۍ کٲم وٲم آسہِ کَران یمہِ سۭتۍ نہٕ اَسہِ پرابلم گَژھِ کِہِیٖنۍ تہِ نہٕ أسۍ گَژھو نہٕ پَتہ پَشتاوٕنۍ کینٛہہ اَسہِ کیاہ کٔر یہِ گٲڑ بُک بہٕ چھَس تَواے مَطلَب واریاہ زیادٕ مَطلَب دِل سان چھَس بہٕ تۄہہِ وَنان کہِ مےٚ دِیِو تُہۍ اصل گٲڑ مےٚ سوزِو تُہۍ تمیُک ڈٹیلٕز تمِچ مَطلَب ریٚنٹ پےمنٹ کیاہ چھِ تمِچ اَسہِ تہٕ اگر اسہِ پٕلیس اَسہِ چھُ گَژھُن گُلمرگ تہٕ اَسہِ چھُ اکھ ہَفتہٕ چھُ اَسہِ پلان کوٚرمُت گَژھنَس خٲطرٕ تہٕ اکس ہَفتَس روزو أسۍ تَتہ تہٕ اگر تۄہہِ نِش کانٛہہ کار چھِ یِژھ ایٚولیبٕل یَتھ کَنڈِشَنٕز اصل چھِ فیسلٹی تہِ چھِ اصل بیٚیہِ یمہ سۭتۍ أسۍ یتھ منٛز أسۍ آرام سان ہیٚکو گٔژھِتھ تہِ یِتھ تہِ تہٕ تُہۍ کٔرِو مےٚ مٲنِس نَمبرس کال میون نَمبَر چھُ سِکِس ڈَبل زیٖرو فایِو زیٖرو فایِو وَن فایِو تھری سکس تُہۍ کٔرِو مےٚ اتھ نَمرس کال تہٕ بہٕ وَنو تۄہہِ فردَر ڈِٹیلٕز تہٕ مےٚ کیاہ کیاہ کَنڈِشَنز گَژھَن آسٕنۍ بیٚیہِ ؤنِو مےٚ تُہۍ پےمنٹ کیاہ چھ پے کیاہ چھُ تَتھ کَرُن تہٕ بیٚیہِ کر یِمہٕ بہٕ سُہ نِنہِ گٲڑ